مےٚ حظ چھُ اوٚنمُت گۄڈنیُک یہِ پرٛوڈَٮ۪کٹ اَنے مےٚ کِلنِک پٕلَس شَمپوٗ سُہ باسیو مےٚ واریاہ اَصٕل تمہِ سۭتۍ گوٚو مےٚ مَس واریاہ اَصٕل بیٚیہِ رُکیو مےٚ تمہِ سۭتۍ مَس گیرُن مَس گوٚ مےٚ واریاہ نَرم تمہِ